اگر أسۍ کٲشر لینٛگویج ہٕنٛز کَتھ کَرو کٲشر لینٛگویج چھِ وٕنٛکیٚس واریاہ کَم اِستعمال گَژھان اگر أسۍ میٖڈیہٕچ کتھ کَرو یا ایٚجُکیشَن سِسٹَمٕچ کتھ کرو ییٚلہِ تہِ أسۍ کُنہِ سکوٗلَس مَنٛز گَژھان چھِ کالجَس مَنٛز گَژھان چھِ یُنورسٹیٖزَن مَنٛز گَژھان چھِ تَتہِ چھِ میٚکسِمَم ٹایمٕز اَسہِ یی مِلان وٕچھنَس کہِ ٹیٖچٲرٕس تہِ چھِ اُستاد یِم آسان چھِ تِم تہِ چھِ سٹوڈَنٹَن کٲشُر کَرنَس پیٹھ چھِنہٕ تِم اِجازَت دِوان تِمَن تِکیازِ تِم چھِنہٕ پَنٕنۍ مَدَر ٹَنٛگ چھِنہٕ تِم سۄ برونٛہہ کُن پَکناوان تِم چھِ دَپان سٹوڈَنٛٹَن بَچَن چھِ دَپان تِم یا کٔرِو اِنٛگلِش پٲٹھۍ کتھ یا کٔرِو اردوٗ پٲٹھۍ کتھ مگر کٲشِر لینٛگویج چھِنہٕ تِم رِپریٚزنٛٹ کران کٲشِر لینٛگویج چھِنہٕ تِم پرٛموٹ کران اِتھے پٲٹھۍ چھِ سیم چیٖز چھِ یِم میٖڈیاہَس سۭتۍ تہِ اگر أسۍ میٖڈیہٕچ تہِ کتھ کَرَو یِم تہِ میٖڈیا پٔرسَنٕز چھِ تِم چھِ وٕنکیٚس پریٚفَر کران تِم چھِ وٕنکیٚس زیادٕ مَطلَب تَرجی دِوان اردوٗ پٲٹھۍ یا اِنٛگلِش پٲٹھۍ خَبرٕ وَننَس تِکیازِ اگر تِم خٲلی کٲشِر پٲٹھۍ خَبر وَنَن تِمَن ہُنٛد یُس مَطلَب یُس تِمَن اوڈینٕس روزِ سۄ روزِ تِمَن خٲلی کشیٖرِ تامتھٕے لِمِٹِڈ سۄ روزنہٕ کٔشیٖرِ نیٚبَر تِکیازِ کٲشِر لینٛگویج چھَنہٕ کٔشیٖرِ نیٚبَر یِوان زیادٕ بوزنہٕ سَمجَنہٕ یا کَرنہٕ کینٛہہ تَو موٗجوٗب چھِ یِم یُس اَسہِ میٖڈیا چھُ میٖڈیاہَس چھِ مَجبوٗری میٖڈیہٕچ چھِ سۄ مَجبوٗری لیکن یُس اَسہِ ایٚجُکیشَن سِسٹَم چھُ سۄ چھَنہٕ تَتٮ۪ن کٕہٕنۍ تہِ مَجبوٗری اگر أسۍ اردوٗ پٲٹھۍ کتھ کرو بہتَر روزِ ہا اگر أسۍ کٲشِر لینٛگویج تَتٮ۪ن پرٛموٹ کَرٕہاو ایٚنٛڈ سُہ روزِ ہا اکھ مَطلَب سۄ روزِ ہا اکھ پیٚہچان اَسہِ پَننہِ کٲشِر لینٛگویج ہٕنٛز کٲشِر زَبٲنہِ ہٕنٛز روزِ ہا اکھ الَگ پیٚہچان اکھ یۄس اَسہِ سکوٗلَن مَنٛز تہِ یی ہے لَبنہٕ کالجَن مَنٛز تہٕ یُنورسٹیٖزَن مَنٛز تہِ یی ہے لَبنہٕ